ہیلو اسلام علیکم آ تُہۍ چھِو حظ وٮ۪ڈِنٛگ پٕلان پٮ۪ٹھ ہیلو اسلام علیکم آ ٹھیٖک پٲٹھۍ چھِو حظ آ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو حظ پانہٕ ٹھیٖک گَرِ چھا سٲری ٹھیٖک پٲٹھۍ آ اَسہِ حظ اوس تُہۍ چھِو حظ وٮ۪ڈِن پٕلینر پٮ۪ٹھ اچھا اچھا ٹھیٖک اَسہِ حظ اوس یہِ تھوڑا وٮ۪ڈِنٛگ خٲطرٕ یہِ اَسہِ حظ چھُ خانٛدَر اَسہِ اوس تَمے خٲطرٕ تھوڑا ڈرٛٮ۪س ویس یِہوٚے میکپ ویکپ اوس اَسہِ ضوٚرَتھ مطلب اگر تۄہہِ پاسِبٕلٹی چھو مَطلب بہٕ ہٮ۪کا توہہِ سۭتۍ ییٚتہِ کَتھ یہِ کَتھ کٔرِتھ اَسہِ حظ چھُ یہِ وُہ اَکہٕ وُہ حظ زٕتووُہ چھُ اَسہِ اوٚکٹوٗبَرَس منٛز اہن حظ اَسہِ حظ ٲس میٚہِنٛدی

اچھا اچھا ٹھیٖک اَسہِ ٲسۍ تِمٕے حظ چھِ اَسہِ ضوٚرَتھ میٚہِنٛدی خٲطرٕ چھِ اَسہِ ضوٚرَتھ مطلب ؤلیٖما خٲطرٕ چھِ اَسہِ ضوٚرَتھ ڈرٛٮ۪س کینٛہہ آ تہٕ اَمہِ مٔزیٖد اوس مےٚ مےٚ میکَپ تہِ اوس مےٚ اچھا اچھا ٹھیٖک اَسہِ حظ چھُ سِلکانٕے کَرُن نہ نہ اٮ۪چ ڈی نہٕ حظ کِہیٖنۍ اہن حظ سُہ سُہ کٔہیہِ مَطلب تَتھ کیٛاہ چھُ یہِ آ ٹھیٖک ٹھیٖک ٹھیٖک یُس یہِ تۄہہِ مےٚ یُس میٚہِنٛدی ویٚہنٛدی یا یہِ میٚہِنٛدی خٲطرٕ آسہِ مےٚ گاوُن کَرُن تَتھ تِہ چھِ یہِ گَژھان تَتھ کیاہ پرٛایِز گَژھِ میٚہِنٛدی خٲطرٕ چھُ مےٚ گاوُن کَرُن وٕنۍتو مےٚ تَتھ کیٛاہ پرایِز گَژھان اوکے چَلو تھینٛکیوٗ بہٕ ہٮ۪کو چلو ٹھیٖک چھُ وۄنۍ کَرٕ بہٕ تھوڑا بہٕ کَرٕ تھوڑا مَشوَر تہِ بہٕ کَرہو تۄہہِ فون بہٕ یا کَرہو بہٕ تۄہہِ وَٹسیپَس پٮ۪ٹھ ٹھیٖک چھا

اوکے اوکے تھینٛکیوٗ تھینٛکیوٗ سو مَچ چلو ٹھیٖک حظ چھُ چلو چلو میم اوکے اَللّٰہ حافِظ